سٲنِس ایرِیاہَس منٛز یُس یہِ ڈِسٹِک سپوٹٕس کَونسل چھِ یہِ چھِ واریاہ مَدَد کَران بَچَن نیشنَل تہٕ اِنٹَرنیشنَل لیولہِ تام واتناونَس